ہِندوستانَس منٛز اگر أسۍ وٕچھو یہٕ ہِندوستانٕچ اکھ بٔڑ یۄس زَن پاپلیشنُک حِصہٕ اِکھ جن چھُ سُہ چھُ یُس زَن یِنٛگ چھُ یوٗتھ چھُ اِسلِیے سُپوٹٕس چھُ ییٚتہِ واریاہ زیادٕ گِنٛدان چاہیے جَوان چھِ یا کیاہ چھا یا میل مٕہنی زَنان سُہ واریاہ زیادٕ سُپوٹسَس منٛز حِصہٕ نِوان اور ہِندوستانَس منٛز چھُ واریاہ کینٛہہ گیمہٕ چھِ یِم زَن سُپوٹٕس ایکٹِوٹیٖز چھِ تِم چھِ واریاہ مَشہوٗر ساری منٛز گۄڈٕنٮ۪تھ اگر أسۍ وٕچھو یُس زَن ساری منٛز ماننہٕ چھُ ییٚتہِ یِوان مَشہوٗر سُپوٹٕس سۄ گٔے کِرکَٹ کِرکَٹ چھِ یِوان ماننہٕ اَکھ واریاہ زَبردست گیم بَڑٕ بیہتٕریٖن گیم تہٕ یہٕ چھِ ہِنٛدوستانَس منٛز مَطلب واریاہ زیادٕ فیم مَشہوٗر ییٚتہِ چھِ اَتھ کُن زیادٕ رُجان دِوان خلق اور یہِ چھِ دُنیاہَس منٛز سٲرِسٕے دُنیاہَس منٛز یِوان گِنٛدنہٕ تہٕ ہِنٛدوستانَس منٛز چھِ خاص کَر اَتھ پٮ۪ٹھ زیادٕ تَوَجُہ یِوان دِنہٕ یِتھٕے پٲٹھۍ چھِ ییٚتہِ بیٚیہِ گیمہٕ یِوان گِنٛدنہٕ یَتھ منٛز زَن کَبڈی چھُ یِوان گِنٛدنہٕ کَبڈی چھِ خٲر لگ بگ ییٚتی ہِنٛدوستانَس منٛز یِوان زیادٕ پَہَم گِنٛدنہٕ تہٕ یہِ چھِ ییٚتِچی گیم لگ بگ یہِ تہِ اَکھ زَبردست گیم ہِندوستانَس منٛز یِم زَن پَہَلوان گِنٛدان چھِ یِتھٕے پٲٹھۍ چھِ بیاکھ گیم اگر أسۍ وَنو سۄ چھِ یِوان کیاہ چھِس وَنان فُٹ بال چھِ گِنٛدان مگر فُٹ بال چھِنہٕ ییٚتہِ تِیوٗت زیادٕ گِنٛدان کینٛہہ یہِ چھُ نُوُے نُوُے ٹرٛینٛڈ بَنیومُت فُٹ بالُک فُٹ بال تہِ کوٚر ییٚتہِ خلقو شُروع گِنٛدُن تہِ وۄنۍ چھُ ییٚتہِ فُٹ بال تہِ گِنٛدان یِتھٕے پٲٹھۍ چھُ بیاکھ گیم یۄس زَن والی بال چھِ وَنان والی بال تہِ چھِ ییٚتہِ اَصٕل گِنٛدان والی بالہِ خٲطرٕ چھِ ییٚتہِ گَژَھان واریاہ چیمپینشِپ وغیرَہ چھِ گَژھان تہٕ سُہ تہِ چھُ زَبردست یِوان گِنٛدنہٕ اَصٕل یِوان گِنٛدنہٕ تہٕ یِتھٕے پٲٹھۍ چھِ اگر بییَن گیمَن ہِنٛز کَتھ کَرو کھُو کھُو چھِ گِنٛدان کھُو کھُو تہِ چھِ واریاہ زَبردست گیم تہٕ بیاکھ چھِ ییتہِ بیڈمِنٛٹَن چھِ گِنٛدان بیڈمِنٹَنَس منٛز تہِ چھِ ہِنٛدوستانَس جان رِکاڈ روٗدمٕتۍ ہِنٛدوستان چھُ واریاہ زیادٕ اَتھ چیٖزَس سۭتۍ وابستٕگی یہِ گیم تہِ چھِ گِنٛدان ہِنٛدوستانَس منٛز واریاہ اَصٕل نہ اینَرجی سان شوقہٕ سان چھِ یِوان گِنٛدنہٕ وۄنۍ گوٚو اگر وٕچھو وٕنکیٚنَس وۄنۍ زیادٕ ٹایِم چھُ اگر وٕچھو بۄکسِنٛگ تہِ چھِ یِوان گِنٛدنہٕ یا مارشیل آٹ چھُ تایِکانٛڈوٗ چھِ یِم چھِ یِوان ییٚتہِ گِنٛدنہٕ مگر زیادٕ پَہَنۍ اگر ونکیٚن وٕچھو زیادٕ تَوَجوٗ کَتھ پٮ۪ٹھ چھُ یِوان دِنہٕ سُہ چھُ یِوان ییٚتہِ دِنہٕ کِرکَٹَس پٮ۪ٹھ تِکیاز اَکھ چھُ یہِ دُنیاہَس منٛز تہِ اصٕل جاے بَنٲمٕژ یٔمۍ کِرکَٹَن یہِ چھِ اَکھ مَشہوٗر گیم پوٗرٕ دُنیاہَس منٛز تہٕ دُنیاہَس سۭتۍ سۭتۍ چھُ یہِ ہِنٛدوستانَس منٛز تہِ واریاہ زَیادٕ مَشہوٗر اَمیُک چھُ وٕنکیٚن واریاہ ییٚتہِ وابَستٕگی خلق چھِ اَتھ سۭتۍ واریاہ زیادٕ وابستہٕ یَتھ منٛز اگر أسۍ وٕنکیٚن وٕچھو اگر کینٛہہ اَتھ لیٖڈَرَن ہُنٛد ناو تۄہہِ بہٕ وَنہو تِمن مَنٛز آسن زیادٕ تر یِمٕے یِم زَن کِرکَٹَر چھِ یا کِرکَٹ گِنٛدان چھِ مِثال کے طور پر ییٚتہِ چھِ وٕنکیٚنَس ایم ایس دونی چھُ واریاہ پَشہوٗر کھِلٲڑۍ یِوان ماننہٕ یُس زَن زَبردست کھِلٲڑۍ چھُ سُہ اوس ہِنٛدوستانَس کیپٹین اور دُنیاہَس منٛز چھُ سُہ ماننہٕ یِوان مِسٹَر کوٗل کہِ ناو سۭتیۍ کیپٹین کوٗل تہِ ٲسۍ تٔمِس وَنان سُہ اوس واریاہ زَبردست کھِلٲڑۍ مگر تٔمۍ دِیُت کَمٕے کال گوٚو تٔمِس تٔمۍ دِیُت رِٹایَرمینٛٹ تہنٛدِس دورَس منٛز چھِ واریاہ ٹورنامینٛٹ گِنٛدمٕتۍ زیٖنمٕتۍ ہِنٛدوستانن یِتھٕے کٲٹھۍ چھُ بیاکھ کھِلٲڑۍ وٕنکیٚن یُس گِنٛدان چھُ اگر أسۍ مِثال دِمو سُہ چھُ گِنٛدان وِراٹھ کوہلی مانا جان پٕلیر چھُ پوٗرٕ دُنیاہَس منٛز تٔمِس چھِ اِنَسٹاگِرٛامَس پٮ۪ٹھ تہِ واریاہ زیادٕ فالووَر پوٗرٕ دُنیا چھُ تٔمِس زانان یِتھٕے پٲٹھۍ چھُ ییٚمِس زَن گاڈ آف کِرکَٹ ٲسۍ ونان سُہ گوٚو یہٕ ہَسا یہٕ سَچِن ٹینڈولکر سُہ چھُ ییٚمیے ہِنٛدوستان منٛز دُرومُت یِتھٕے پٲٹھۍ چھُ باقٕے ٹیٖم باقٕے چھِ سُریش رینا اوس یا کٔپِل دیو یُس زَن بَڑٕ مَشہوٗر کھِلٲڑۍ چھُ روٗدمُت نَوجوت سِنٛگ سِدوٗ چھُ روٗدمُت یا بیاکھ چھُ یِوان سُہ جُویلِیَن تھُروٗ جُویلِیَن تھُروٗ تہِ چھُ زَبردست اَتھ مںٛز چھ نیٖرَج چوپرا یُس زَن گولڈ میڈَل زیوٗن اولَمپِکَس منٛز سُہ چھُ ییٚمیے ہِنٛدوستانکُے سُہ چھُ زانا مانا سانِیا نیہوال چھِ بیڈمِنٛٹَنَس منٛز ہِنٛدوستانَس رِپرٛیزینٛٹ کران بٕتھِ پَکناوُن سُہ چھُ زَبردست مانا جانا یِتھٕے پٲٹھۍ سانِیا مِرزا ٲسۍ سۄ تہِ ٲس بیڈمِنٛٹَن کھِلٲڑۍ اور سۄ چھِ وٕنہِ تہِ گِنٛدان تہٕ بَڑٕ زَبردست کھِلٲڑۍ یۄس زَن مانا جانا چھٕ یِتھٕے پٲٹھۍ چھُ ییٚتہِ کیاہ چھِ اَتھ وَنان یُس زن بۄکسِنٛگ چھِ گِنٛدان یا یا کیاہ چھِ اَتھ وَنان یہِ حظ یہِ کیاہ چھِ اَتھ وَنان باقٕے چھِ بیاکھ یُس زَن چھُ کالِیا چھُ یُس زَن ہِندوستانُک زَبردس ت مانن وول چھُ یِوان فایِٹَر تہٕ سُہ چھُ یِوان یِتھٕے پٲٹھۍ چھِ باقٕے باقٕے تہِ کۭتیاہ گٕنٛزراوو واریاہ زیادٕ چھِ یِوان تہٕ مگر مشہوٗر گیم چھِ ییٚتہِ زیادٕ یِمٕے کَبڈی منٛز چھِ کَبڈی منٛز چھِ واریاہ ییٚتہِ چھِ ٹورنامینٛٹ گَژھان سِٹیٚٹ وایِز ٹورنامینٛٹ چھِ گَژھان یَتھ منٛز زَن اَکھ چھُ سُوَرنتھ اوبراے چھُ یِوان اَکھ یِتھٕے پٲٹھۍ چھِ یِوان یَم باقٕے سُہ میٖتھَل چھُ یِوان تِم تہِ چھِ کَبڈی گِنٛدان مگر سُہ چھُ نیشنل لیولہِ ہِیُنٛدُے یِم زَن مےٚ تۄہہِ باقٕے یِم پٕلیر گٕنٛزرٲیوٕ یِم چھِ اِنٹَرنیشنل لیولہِ پٮ۪ٹھ یِوان واریاہ زیادٕ ماننہٕ تہٕ باقٕے چھِ ییٚتہِ چھِ لٔڑکِیَن منٛز چھِ لٔڑکِیَن منٛز چھِ ییٚتہِ چھِ سۄ کیاہ چھِس ونان حظ ہرمیٖت کور چھِ یوان ماننہٕ زَبردست یِوان سۄ ہۄ بیاکھ چھِ یوان سۄ مانیِتا چھِ یِوان ماننہٕ زبردست یِتھٕے پٲٹھۍ چھِ باقٕے باقٕے تہِ تہٕ یِہٕے چھِ لگ بگ یِمٕے گیمہٕ چھِ یِم چھِ کینٛہہ کھِلٲڑۍ یِمن ہِنٛدۍ ناو مےٚ وون تہٕ یِم چھِ گیمہٕ یِم ہِنٛدوستانَس منٛز چھِ زیادٕ تر گِنٛدنہٕ یِوان